گۄڈنِکِس یُس مےٚ پرٛوڈَکٹ چھُ تَتھ پٮ۪ٹھ وَنہٕ بہٕ یی سُہ باسیو مےٚ واریاہ بہتر واریاہ اَصٕل تہٕ افضل چیٖز تَتھ منٛز باسے نہٕ مےٚ کانٛہہ تہِ پرٛابلِم سُہ کوٚر مےٚ استعمال تہِ بَڑٕ اَصٕل پٲٹھۍ تَمیُک یُس قۭمَتھ اوس سُہ تہِ باسیو مےٚ ٹھیٖک ٹھاک قۭمَتھ سُہ باسیو نہٕ مےٚ تیوٗت زیادٕ درٛوٚگ یا تیوٗت زیادٕ وٕچاب کینٛہہ بیٚیہِ کوٚر تہٕ بیٛاکھ چیٖز یُس مےٚ زیادٕ پَہَم پَسنٛد آو کَمپٔنی والیو کوٚر سُہ برابر ٹایمَس پٮ۪ٹھ ڈِلِوَر پرٛوڈَکٹ اوس برابر تی یہِ تِمو ہوو دھوکہٕ بٲزی ٲس نہٕ تَتھ منٛز کِہیٖنۍ یُس ڈِلؤری باے اوس تٔمۍ نیوٗ برابر ڈور سِٹٮ۪پَس پٮ۪ٹھ کٔر تٔمۍ دِلؤری نہ اٮ۪کٕسٹرٛا پونٛسہٕ نہ کانٛہہ چیٖز یا ڈِلے نہٕ یا کینٛہہ نہٕ یکدَم کوٚر تٔمۍ بہٕ حظ ووتُس وَلہٕ حظ نٮ۪بَر نیرِکھا حظ بہٕ درٛاوُس نٮ۪بَر تٔمۍ دیُت پرٛوڈَکٹ مےٚ اَتھِ مےٚ آو واریاہ اَتھ سۭتۍ حِساب کِتاب ٹھیٖک